اَسلام علیکُم

اَچھا دِس یہِ کوتاہ چھِ پٔجمٕژ گٲڑۍ گوٚو اَتھ تُلِتھ وٲتنَس

سُہ گوٚو اَصٕل اَتھ چھِ فُل سٔروِس کرٕنۍ ہے اَتھ چھُ گوٚمُت مُبلیل ختٕم تہٕ اَتھ چھِ ترٛاوُن نوٚو مُبلیل شاکَر بوٗشِنٛگ چھِ اَتھ کَرٕنۍ اَتھ چھِ سِٹیپنی بَدلاوٕنۍ بیٚیہِ چھِ کَرٕنۍ اَتھ سٔروِس گیر اَویل ویر اَویل

اَتھ چھِ تۄہہِ کِژھ ہِش گٲڑۍ چھِ اَچھا اَتھ اَمِکۍ پارٹس بَنن مگر واریاہ درٛۅگۍ شاکر چھِ اَتھ نٔے ترٛاوٕنۍ دۅنوَے اَتھ چھِ بوٗشِنٛگ کَرٕنۍ ٹٲرٕن اَتھ ویسے بیٚیہِ چھِ اَتھ سٔروِس کَرٕنۍ فُل سَتھ نَمبر سُے حظ اَکھ اَویِل حظ مۅکلامٕتۍ تِم گیر اَویِل اِنجَن اَویِل ترٛاوٕنۍ اَتھ نٔے اَتھ چھِ کَلچس تہِ گٲمٕژ پرٛابلِم اگر دِوان آسہِ ہے یہِ جھٹکہٕ دِوان اَچھا بیٚیہِ مہٕ حظ چھُ یہِ کیٚنٛہہ ایلایِنمٮ۪نٛٹ ما چھِ اَتھ ایلایِنمٮ۪نٛٹ تہِ چھِ اَتھ کَرٕنۍ

اَچھا سُہ تہِ چھُو حظ ٹھیٖک کَرُن اَچھا ڈینٹِنٛگ کَلَر کیٛاہ چھُ حظ چھُ گاڑِ اَتھ چھُ اَتھ چھُ پٮ۪وان کرُن کَمپیٛوٗٹرایزٕڈ کَلَر

گرے کَلر دۄن ترٛٮ۪ن دۄہَن چھِ شاپ بنٛد ترٛیٚیہِ دۄہۍ بعد ہیٚکِو تُہۍ گٲڑۍ ترٛٲوِتھ اَتھ حظ لگن پانٛژھ شےٚ دۄہ کاسٹ یِیہِ سیٚوَنٹی ٹوٗ تھاوزَنٛڈ اَہن حظ آ آ اَہَن حظ سِپیٖکَر جے بی ماڈلِنٛگ